سٲنِس کَلچَرَس مَنٛز چھُ یُس أسۍ چھِ اِنڈیا ہَس مَنٛز روزان ییٚتہِ چھِ واریاہ زیادٕ واریاہ زیادٕ مذہَبٕکۍ لُکھ بَسان تہٕ ییٚتہِ چھِ واریاہ زیادٕ اِکوَٹے پکان اَتھ مَنٛز چھِ واریاہ رَسمو رِوایات یَتھ مَنٛز ژٕ زَن رَنگولی چھِ یہِ چھِ اَکھ یہِ چھِ اَکھ تہوار اَکھ یِم بَٹہٕ یِم ہِندو لُکھ مناوان چھِ اَتھ مَنٛز چھِ یِم رَنگولی بناوان بیٚیہِ چھِ یِم رَنگَن سۭتۍ گِندان یا یِم چھِ سوریا نَمَسکار کَران یَتھ أسۍ وَنان چھِ یہِ آفتابَس سۭتۍ چھِ یِم برونٛہہ کَنہِ صبحٲے سُلہِ ؤتِتھ آفتابَس چھِ یِم آب آبہٕ لوٹہٕ آبہٕ آبہٕ لوٹہٕ تَتھ کُن وٕچِھت پَتہٕ سُہ تراوان تَتھ چھِ یِم سورِیا نَمَسکار وَنان یا یِم یُس ہِندو مذہبَس مَنٛز چھُ بیاکھ اَکھ یہِ یِم چھِ ڈٮ۪کَس پٮ۪ٹھ اَکھ گول ٹیٛوک اَکھ تراوان یَتھ یِم کُم کُم چھِ وَنان اَتھ مَنٛز چھِ یہِ اَتھ تہِ چھِ واریاہ زیادٕ اہمیت دِنہٕ آمٕژ ہِندو مذبَس مَنٛز بیٚیہِ چھِ تَتھ کیاہ چھِ وَنان سُہ پاک اَکھ سُہ پَن ہیٚو لاگان یُس یِم نَرٮ۪ن چھِ لاگان یا کھۄرَن چھِ تھاوان گٔنڑِتھ بیٚیہِ چھِ یِمَن مَنٛز یُس ساروٕے کھۄتہٕ مطلب یَتھ أسۍ وَنو یُس یِمَن یَتھ مانان چھِ یِم چھِ پوجا کَرنہِ گَژھان مَندرَن مَنٛز یِم چھِ مَندرَن مَنٛز گَژھان یِم چھِ پرٮ۪تھ بوموارِ گَژھان پرٮ۪تھ ہِندو چھِ کانٛہہ چھِ دۄہاے دۄہاے گَژھان تہٕ وۄنۍ کانٛہہ چھُ بوموارِ گَژھان مَندرَن مَنٛز چھِ چھِ کَران تِم پوجا پَتہٕ گوٚو دَرگاہ دَرگاہ چھِ گَژھان مسَلمان لُکھ أسۍ چھِ گَژھان کٔشیٖر کٔشیٖر مَنٛز چھِ دَرگاہ حضرَت بَل ساروٕے کھۄتہٕ بوٚڑ دَرگاہ یور کٔشیٖر ہِندۍ پرٮ۪تھ اَندٕ پٮ۪ٹھ لُکھ یِوان چھِ تہٕ گَژھان چھِ یِمَن پَننہِ پَننہِ مُراد چھِ آسان تہٕ تِم چھِ پَننِس پیٖرَس پَنِنس پیٖرَس وَنان تہٕ تَتہِ چھِ تٕہندۍ سارے مُشکِلات حل گَژھان بیٚیہِ چھِ روزٕ تھاوان اِسلامَس مَنٛز چھِ روزن ہنٛز واریاہ زیادٕ سختی سان آمُت بیان زِ رو أکِس مسلمانَس چھِ ضروری روزٕ تھاوٕنۍ ٲں روزٕ تھاوٕنۍ چھِ أکِس مُسَلمانَس پٮ۪ٹھ فَرض تہٕ أسۍ چھِ ماہہِ ماہہِ رمضانَس مَنٛز روزدار بیٚہوان تہٕ أسۍ چھِ ترٕٛہَن دۄہَن روزدار بیٚہوان تَتھ مَنٛز چھِ أسۍ گۄڈٕ اِفطار کَران تَتھ مَنٛز چھِ أسۍ گۄڈٕ سحری کھیٚوان سُہ چھِ أسۍ کھیٚوان سحر بانگہٕ برونہٕے گٲنٹہٕ اکھ گٲنٹہٕ ڈۄڑ گٲنٹہٕ کھَنڑ چھِ أسۍ کھیٚوان سحر پَتہٕ شام بانگ یُتھٕے پَران چھِ تمہِ ٹَیمہٕ چھِ أسۍ پَتہٕ افطار کَران تہٕ پَنُن روزٕ دۄہ فُٹراوان یِتھاے کٔنۍ چھِ أسۍ یا چھِ أسۍ بَران کُنہٕ ترٕٛہ دۄہ یا چھِ أسۍ بَران ترٕٛہ دۄہ یِتھٕے یہِ روز دٔری چھِ مۄکلان اَمہِ پَتہٕ چھِ أسۍ لَکٕٹۍ عید مناوان یَتھ عیدالفطر چھِ وَنان اَمِچ یِم یِم سٲنِس یَتھ مذہَبَس مَنٛز یِم رِوایَت چھِ یِمَن چھِ واریاہ زیادٕ اہمِیَت دِنہٕ آمٕژ تہٕ پرٮ۪تھ مُسَلمان یا ہِندو یِم چھِ پَنٮ۪ن پَنٮ۪ن یِمَن رَسمن رِوایاتَن واریاہ دِلہِ سان تہٕ عقیدَت سان مانان تہٕ پالان